اسہِ أنۍ رات ابوٗجِین کۄکر زٕ کۄکر پوٗتۍ زٕ تہٕ اۭں پَتہٕ أنۍ تٔمۍ تِم گھرٕ آز چھِنہٕ یِتھ کٲٹھۍ برٛونٛٹھ ٲسۍ کۄکر پالان تِتھ کٲٹھۍ چھِنہٕ وۄنۍ گھرِ کۄکر تھاوان کیٚنٛہہ اَوٕ موٗجوٗب چھِنہٕ گھرِ تَمہِ تِتھ کٲٹھۍ کۄکر تھاونٕچۍ فیسَلٹی کیٚنٛہہ یِتھ کٲٹھۍ برٛونٛٹھ ٲسۍ پَتہٕ أنۍ اسہِ راتھ ابوٗجِین کۄکر زٕ تہٕ پَتہٕ ووٚن تٔمِس گھرِکیٛو دوٚپُس اسہِ دوٚپُس یِم کٕتھ کٲٹھۍ تھاوہوکھ أسۍ یِم گھرِ یِمَن یِم کَتھ منٛز تھاوو کیٛاہ تھاوہوکھ پَتہٕ ووٚن ابوٗجِین دوٚپُن وۄنۍ کیٛاہ کرہوکھ تہٕ پَتہٕ ووٚن تٔمی دوٚپُن تَلہٕ سا گوٚبریٛاہ ژٕ وۄن تہٕ کیٚنٛہہ ماہرٕتھا تَلہٕ سا ژٕ وۄن تہٕ ژٕ کر تہٕ کیٚنٛہہ پَننُے ٹیلیٚنٛٹا یَتھ منٛز اۭں یِمَن بَناو تہٕ کیٚنٛہہ سُہ تَمہِ قٕسمُک سُہ موٚر یِمَن بَناو تہٕ تَمہِ قٕسمُک سُہ کیٚنٛہہ یَتھ منٛز یِم روزِ ہان دۄہَس راتَس تہٕ پَتہٕ ووٚن ابوٗجِین دوٚپُن ژٕ کر کیٚنٛہہ پنٕنۍ ماہرٕتھا یَتھ منٛز استعمال ژٕ کر کانٛہہ پَنُن ٹیلیٚنٛٹ یَتھ منٛز اِستعمال ییٚمہِ سۭتۍ یِمَن سُہ موٚر یی بناونہٕ ژٕ بَناو تہٕ یِمَن کیٚنٛہہ تَمہِ خٲطرٕ ییٚمہِ سۭتۍ یِم دۄہس سیف روزیٚن تَتھ منز ہیٚکیٚن روٗزِتھ تہٕ پَتہٕ سوٗنٛچ مےٚ مےٚ دوٚپ وۄنۍ کَتھ منٛز تھاوہوکھ یِم کۄکر اَگرٔے نہٕ یِمَن کیٚنٛہہ بَناوو تہٕ یِمَن کھیٚیہِ ہوٗن یِمَن کھیہِ شال یِمن کھیٚیہِ کانٛہہ بَلاے تہٕ پَتہٕ سوٗنٛچ مےٚ پانٔے مےٚ دوٚپ وۄنۍ بَناو بہٕ یِمَن جالہِ موٚر تہٕ پَتہٕ کٔر مےٚ کٲم مےٚ دوٚپ ابوٗجِیس بہٕ کرٕ وۄنۍ پانٔے ٲں یِمَن کُن بہٕ کر وۄنۍ کیٚنٛہہ پانٔے ٹیلیٚنٛٹ یوٗز تہٕ پَتہٕ گوٚو سوٗنٛچ مےٚ پَتہٕ دوٚپ مےٚ نَہ مےٚ چھِ یِتھ کٲٹھۍ ماہرت مےٚ اوٚن پَتہٕ مےٚ دوٚپ بہٕ بَناو وۄنۍ یِمَن جالہِ موٚر پَتہٕ کٔر مےٚ کٲم مےٚ ہسا اَنہِ پَچہِ تہٕ پَچہِ اَنہِ مےٚ پانٛژھ شےٚ ٲں بیٚیہِ أنۍ مےٚ بِرٛنٛج تہٕ بیٚیہِ اَنہِ مےٚ میکھہٕ ترٛےٚ آنٛچہِ تہٕ بیٚیہِ أنۍ مےٚ جٲلۍ تہٕ بیٚیہِ اوٚن مےٚ ٹیٖن تہٕ مےٚ سا کٔر کٲم گۄڈٕنیٚتھ یِم تِم پَچہِ چھِ تِم سَمباجیٚم بَنایَم لۄکچہِ لۄکچہِ تِم بَنایہِ مےٚ ٲں کَم اَز کَم ژور ژور فُہ تِم بَنایہِ مےٚ لۄکچہِ تِم پَچہِ تہٕ لوگُم بَناوُن سُہ جالہِ موٚر تہٕ پتہٕ یِتھُے مےٚ گۄڈٕنِچۍ پٔٹ لٲجۍ تَتھ ہسا چھُ ضروٗرت پیٛو مےٚ برٛنٛجَن ہنٛز پَتہٕ لٲجۍ مےٚ دوٚیِم پٔٹ کوٚر مےٚ سُہ مکمل بَنوو مےٚ سُہ پَچیٚن ہُنٛد تِرٛکوٗنَل بَنوو مےٚ سُہ جالہِ موٚر تِرٛکوٗنَل تَتھ لٲجۍ مےٚ پَتہٕ جٲلۍ تہٕ تَتھ جالہِ پیٛو مےٚ لاگُن بِرٛنٛج تہٕ تَتھ لٲجۍ مےٚ دۄیو سایڈو جٲلۍ دۄیو سایڈو لاجمیٚس پَچہِ تہٕ گوٚو سُہ جالہِ موٚر کھڑا تہٕ پَتہٕ کٔر مےٚ کٲم مےٚ دوٚپ وۄنۍ تھاوہوکھ یِم أتھۍ منٛز پَتہٕ ٲسۍ أسۍ تِم وۄنۍ چھِ أسۍ ٲں تِم تھاوان تٔتھۍ جالہِ مٔرِس منٛز پَتہٕ کٔر مےٚ دوٚپ نَہ أسۍ ہیٚکَہوک نہٕ یِم دۄہَس تہِ اَتھ منٛز تھٲیِتھ کیٚنٛہہ یِمَن ہیٚکہِ یِمَن کانٛہہ نِتھ رات کیٛتٕے پَتہٕ کٔر مےٚ بیٛاکھ ماہرت استعمال پَتہٕ بَنوو مےٚ تِمَن بیٛاکھ موٚر سُہ بَنوو مےٚ تِمَن ڈَبُک یُس جِلدٕ ڈَبہٕ چھُ آسان تَمہِ کُے موٚر بَنوو مےٚ تِمَن مےٚ اوٚن جِلدٕ ڈَبہٕ بوٚڑ مےٚ دوٚپ مٔمِیَس مےٚ دوٚپُس ٲں مٔمیاہ یِم ہیٚکہوک نہٕ یَتھ منٛز تھ یتھ کیٚنٛہہ یِمَن ہیٚکہِ کانٛہہ بَلاے نِتھ تہٕ پَتہٕ بَنوو تِمَن مےٚ بیٛاکھ موٚرہ پَتہٕ ہیٛوت تِم مےٚ مٔمِیَس جلدٕ ڈَبہٕ تَتھ ٲں لوٚگ مےٚ پَتہٕ بَنٲے مےٚ تَتھ ژورَن کُنجیٚن ژورَن سایڈَن بَنٲے مےٚ تَتھ تِم لۄکٕٹۍ لۄکٕٹۍ ژٔٹمیٚکھ تِم پیٖس اَنٛدو اَنٛدو تِمہِ سۭتۍ تِمن ہوا اَنٛدر نیٚبر درٛاو ژورَن سایڈَن تہٕ پَتہٕ ٲسٕس بہٕ تِم پَتہٕ وۄنۍ چھِ أسۍ تِم تٔتھۍ منٛز تھاوان تَتھ ڈَبَس منٛز تَتھ ژوٚٹ مےٚ ژورؤییی سایڈو یہِ سا یہِ ٲں تِم پیٖتۍ تِم أر أر رَژھہ ییٚمہِ سۭتۍ تٔمِس ہوا ووا چھُ اورٕ یور نیٚبر نیران تہٕ وۄنۍ چھِ تِم دۄہَس آسان جالہِ مٔرِس منَز تہٕ کالہٕ چیٚن آسان تَتھ ڈَبَس منٛز یُس مےٚ بَنوو